السلامُ علیکُم وعلیکُم السلام تُہۍ چھُو نہٕ حظ زینٕنۍ مٔمی اہن حظ اۭں اَسہِ کوٚر اوترٕ تۄہہِ فون واریاہ لٹہِ تہٕ تۄہہِ تُلوٕے نہٕ أمِس اوس مےٚ تھوٚمُت ڈیری پٮ۪ٹھ تہِ لیکھِتھ أمِس گٕے زٕ ژور دۄہ یہِ چھَنہٕ پرٲنی کیٚنٛہہ نہ چھِ یہِ پیج زٕ لیکھِتھ اَنان تُہۍ ییٖزیو تہٕ کیونکہِ یہِ چھےٚ واریاہ اَصٕل سِٹوڈنٛٹ تہٕ أسۍ چھِ وَنان یہِ گژھِ نہٕ گژھٕنۍ پَتھ بِہِو خۄدایس حوال السلام